سٲنِس کِچنَس منٛز چھُ اَکھ رَیِس کُکَر چھُ مِکسَر چھُ گرٛایِنٛڈَر تہِ چھُ گیس سِلینٛڈَر تہِ چھُ اوٚوُن تہِ چھُ اِنڈَکشَن کُکَر تہِ چھُ فِرٛج چھُ تہٕ گیٖزَر چھُ یِمَے یِمَے یِم چیٖز چھِ اَسہِ سٲنِس کِچَنس منٛز ایٚولیبٕل یِم اَسہِ ایٚلیکٹرٛانِک یِمو خٔ خٲطرٕ چھُ تہٕ بیٚیہِ چھُ بیٚیہِ چھُ روٹی میکَر تہٕ یِم چیٖز چھُ اَسہِ سٲنِس کِچنَس منٛزَن